گۄڈٕنٮ۪تھے اگر أسۍ وٕچھو یُس پولٹری چھِ أمِس پَزِ اَسہِ اصٕل کیر دیُن تہٕ یہِ پَزِ نہٕ اَسہِ مِسٹرٛیٖٹ کَرٕنۍ کِہیٖنۍ اگر بہٕ وَنہٕ گۄڈنٮ۪تھٕے کیٛاہ پَزِ اَسہِ کَرُن اَسہِ پَزِ یِمَن اصٕل جاے دِنۍ تہٕ بیٚیہِ یۄس چھِ اصٕل گَژھِ یِمَن اَسہِ یُس یہِ ماحول گَژھِ یِمَن آسُن یِمن پَزِ اَسہِ کہِ یِمن کرو أسۍ دۄہَے دۄہَے یُس یہِ صحت چھُ سُہ وٕچھو أسۍ یِمن چھا ٹھیٖک بیٚیہِ کیاہ کرو أسۍ کھٮ۪ن تہِ دِمو یِمَن آب تہِ دِمو یِمَن اصٕل اصٕل بیٚیہِ کیاہ وٕچھو أسۍ دۄہَے کرو أسۍ چَک کہِ جاے چھا یِم اصٕل کھٮ۪وان چھا یِم اصٕل اگر یِمن کَم جایہِ مَنٛز تھاووکھ یِمن کیاہ گَژھِ یِمن گَژھِ دَباو یِمن ہٮ۪کَن زَخم لٔگِتھ تہٕ یِمن ہٮ۪کَن بٮ۪مارِ گٔژھِتھ بیٚیہِ اگر بہٕ وٕچھِ یِمن پَزِ اَسہِ کہِ آب تہِ پَزِ اَسہِ ترٛیش پَزِ یِمن کَنٹِنیوٗ دِنۍ بیٚیہِ کیاہ پَزِ یُس یِمن کھٮ۪ن آسہِ تھوٚمُت کھٮ۪ن چھُ یِمن سُہ پَزِ یِمن بیلَنسَس مَنٛز آسُن تَمہِ سۭتۍ کیاہ گَژھِ تمن یُس یمن غذا واتہِ سُہ واتہِ بَرابَد سٲلِم وٮ۪ٹَمِن یا مِنرَل یِم چھِ تِم گَژھَن یِمَن سٲلِم واتٕنۍ آب یُس گَژھِ آسُن یِمَن آب گَژھِ یِمَن صاف آسُن سُہ گَژھِ تتھ گَژھِ نہٕ کانٛہہ گَندگی آسٕنۍ بیٚیہِ کیاہ پَزِ اَسہِ کَرُن کہِ دۄہَے دۄہَے کرو أسۍ چَک یِہُنٛد یُس صحت چھُ سُہ وٕچھو یِہُنٛد صحت چھا ٹھیٖک روزان کِنہٕ نہ بیٚیہِ کیاہ ہَوا تھاوو أسۍ برابد یتھ کَمرَس مَنٛز یتھ یا فارمَس مَنٛز یِم تھاووکھ أسۍ یہِ پولٹرٛی تتہِ کیٛاہ وٕچھو أسۍ تتہِ وٕچھو ہَوا چھا اورٕ یورٕ پَکان تکیازِ اگر أسۍ وٕچھو واریاہ چھُ کُنہِ ساتہٕ کۄکَر یا باقٕے یِم چھِ آسان تِم چھِ ہٮ۪کان مٔرِتھ اگر تتہِ دم گَژھِ ییٚلہِ دم چھُ گَژھان تَتہِ چھِ امونیا گَژھان جمع گیس اَکہِ قٕسمہٕ گَژھان جمع تہٕ سُہ ہَسا چھُ گَژھان بیٚیہِ کیاہ کرو أسۍ اَتیُک یُس ٹیٚمپریچَر أسۍ وٕچھو یعنی کہِ گرمی تھاوو أسۍ یِمن برابد اگر أسۍ وٕچھو وۄنۍ چھُ وَندٕ یِنہٕ وول وَندَس مَنٛز کیاہ کرو أسۍ یُہوٚے ہٮ۪س کہِ گرم تھاوو أسۍ یُس یہِ سٲنۍ پولٹری چھِ سُہ تہِ تھاوو أسۍ بیٚیہِ کیاہ کرو أسۍ کٲم بٮ۪ماریو نِش بَچاووکھ أسۍ یِم أسۍ کیاہ کرو دۄہَے دۄہَے یِتھ پٲٹھۍ تۄہہِ ووٚنمو مےٚ یہِ کہ دۄہَے دۄہَے کرو یِہُنٛد صحت چَک وٕچھو ٹھیٖک چھا بیٚیہِ اگر أسۍ وٕچھو اگر اَسہِ ویٚکسیٖن آسَن کَرٕنۍ کٲنٛسہِ پنٛنہِ پولٹری تمن کرو وَقتَس پٮ۪ٹھ سُہ تَمہِ سۭتۍ مِلہِ اَسے فٲیدٕ بیٚیہِ کیٛاہ کرو أسۍ کٲم أسۍ کرو کوشِش اگر اَسہِ کُنہِ جایہِ کۄکَر چھِ اَنٕنۍ یا باقٕے کینٛہہ چھِ اَنٕنۍ یۄس تہِ پولٹرٛی چھےٚ اَنٕنۍ أسۍ کیاہ کرو کٲم گاڑِ مَنٛز دِمو اتھ کم ٹایم جلدی پَکناوو گاڑِ مَنٛز تکیازِ اَتھ مَنٛز چھُ ہٮ۪کان یِمن دم گٔژھِتھ یِمن چھ ڈِسکَمفٲٹ مان ژٕ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یِم چھِ آسان اورٕ یور تتھ مَنٛز کَران ییٚلہِ سَڑکہِ پٮ۪ٹھ یِم اورٕ یور چھِ کَران گوٚو یِمَن گَژھی تَمہِ سۭتۍ عَزاب تیٚلہِ کیاہ کرو أسۍ کٲم یِمن کرو أسۍ سُہ ٹایم دِمو أسۍ کم یِمن تہٕ کوٗشِش کرو بیٚیہِ اَنوکھ یِم آرام سان اَمہِ پَتہٕ ییٚلہِ تۄہہِ بہٕ وۄنۍ کَتھ وَنو کہِ یِم سٲنۍ ؤرکَر چھِ پولٹری مَنٛز کٲم کَران تِمَن تہِ دِمو ایٚجُکیشَن تِمَن تہِ وَنو کِتھ پٲٹھۍ کیاہ چھُ کَرُن تِم تہِ تھاوَن پَتہٕ سُہ ہیٚچھِتھ بَرابَد